السلام علیکم ورحمتُہ اللہ تُہۍ چھِو حظ لون ڈرٛاے فرٛوٗٹ شاپ پٮ۪ٹھ تُہۍ ؤنۍتو مےٚ حظ اَتہِ کَم کَم ڈرٛاے فرٛوٗٹٕز چھِ دٔستِیاب اَسہِ حظ چھِ واریاہ ڈرٛاے فرٛوٗٹٕز ضٔروٗرت تُہۍ ؤنۍتو مےٚ حظ یِمَن کیٛاہ کیٛاہ صِفت چھُ یِمَن ڈرٛاے فرٛوٗٹَن تُہۍ ؤنۍتو مےٚ حظ یِمن کَم کَم صِفت یِمن ڈرٛاے فرٛوٗٹَن کَم صِفت چھِ اَہن حظ

اَہن حظ اَہن حظ کۄنٛگ تہِ اوس مےٚ ضٔروٗرت تہٕ وۄنۍ ییٚلہِ یہِ تُہُنٛد یہِ دُکان پٮ۪ٹھ درٛاو وۄنۍ چھُ سَہلٕے تُہۍ ؤنۍتو مےٚ حظ ریٹ کیٛاہ چھِ یِمن ڈرٛاے فرٛوٗٹَن اَہن حظ اَسہِ حظ چھِ واریاہ اَسہِ چھِ کھٔزٕر تہِ ضوٚرَتھ بادام تہِ ضوٚرَتھ ڈوٗنۍ تہِ ضوٚرَتھ اَسہِ حظ چھِ واریاہ ضٔروٗرت کھٔزٕر حظ چھِ اَسہِ ژور کِلوٗ ضٔروٗرت حظ چھِ اَسہِ پانٛژھ کِلوٗ ضٔروٗرت تہٕ یِم حظ کاجوٗ چھِ اَسہِ شےٚ کِلوٗ ضٔروٗرت تہٕ کِشمِش حظ چھِ اَسہِ زٕ کِلوٗ ضٔروٗرت تہٕ تُہۍ ؤنۍتو مےٚ حظ وۄںی ؤنۍتو یِمَن ریٹ کیٛاہ چھُو تۄہہِ یِم یہِ ؤنۍتو لاسٹَس پٮ۪ٹھ ریٹ کیٛاہ چھِ یِمن وۄنۍ اَہن حظ نہٕ حظ درٛوٚگ حظ چھُ گژھان زیادٕ تھوڑا کٔرۍوُس کَم کینٛہہ بیٚیہِ کٔرِو حظ تھوڑا کَم یہِ چھُ زیادَے پَہم گژھان درٛوٚگ تھوڑا تھوڑا کٔرِو بیٚیہِ رۄپیہِ تٕرٛہ تام کٔرِو کَم چلو حظ ٹھیٖک چھُ تُہۍ ؤنۍتو مےٚ حظ یہِ دُکان کَتٮ۪ن چھُو حظ تۄہہِ اُپ حظ چھُ کۄلگامہِ پٮ۪ٹھ اَہن حظ اَہن حظ تُہۍ ؤنۍتو مےٚ حظ تُہۍ چھِو حظ گرٕ ہٮ۪کان یہِ واتنٲیِتھ یا اَسہِ چھا اور یُن کِنہٕ تُہۍ ہیٚکِو گرٕ واتنٲیِتھ اچھا اَسہِ حظ چھِ تیٚلہِ یِم کٲلۍکٮ۪تھ ضٔروٗرتھ تیٚلہِ واتنٲیزیو اَسہِ یِم کٲلۍکٮ۪تھ گرٕ حظ چلو حظ سٮ۪ٹھا سٮ۪ٹھاہ شُکرِیہ تُہُنٛد وعلیکُم السلام